ہیلو وعلیکُم السلام شاہِ ہمدان کار سٔروِس سینٹر ہاں ؤنِو کیٛاہ کیٛاہ چھُو تۄہہِ کَرُن کیٛاہ دٔلیٖل اچھا تُہۍ ؤنِو مےٚ گۄڈٕ تۄہہِ کیٛاہ کیٛاہ چھُو بیٚیہِ باقی کرناوُن اچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک تۄہے ووٚنوُ یِم چیٖز نہ تۄہہِ نَے ووٚنوُے نہٕ تۄہہِ چھَوا بس چھا سوموٗ چھےٚ کۄس ہِش آلٹو اچھا ٹھیٖک آچھا اچھا ٹھیٖک تۄہہِ چھےٚ ہُم کپ ٹایپ اَتھ فُٹ میٹ ترٛاوٕنۍ یا اَتھ چھِ سیوٚد فُٹ میٹ ترٛاوٕنٮ۪ن آز چھِ نہٕ حظ تِم یِوان تِم ڈَسٹ خٲطرٕ تِم کَپ ٹایپ ہِوۍ اچھا اچھا ٹھیٖک تیٚلہِ یِن اَتھ پانژَن سَتن ساسَن چھِ آزکل یِوان تِم اَصۭل میٹ نٔے تِمن منٛز چھِ تَلہٕ میٹ تہِ یِوان بیٚیہِ چھِ تَتھ پٮ۪ٹھٕ یِوان سُہ نہ سۄ رَبَر سُہ گاسہٕ ہیوٗ واریاہ اَصٕل روزان آ تیٚلہِ أنِو سُہ اَکھ ترٛٲیوُس تیٚلہِ سُہ بیٚیہ چھِ آز یِم لٮ۪درٕکٮ۪ن تِم اَصۭل درٛامٕتۍ آز کَوَر تِم تہِ لاگوس تیٚلہِ پرواے چھُنہٕ کینٛہہ أسۍ دِمون یہِ گٲڑۍ نٔو کٔرِتھ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ بیٚیہِ کیٛاہ چھُس بیٚیہِ چھِس سِکرٛیچ وِکرٛیچ اچھا ٹھیٖک آ اَدٕ اَصٕلَے أسے چھِ ترٛاوان سُہ بۄنہٕ اکھ سُہ چیٖز سُہ لٮ۪درُک شیٖٹ اَکھَن سُہ چھِ أسۍ فِکسٕے کران تَمہِ موٗجوٗب ما تَتھ چھُ لگان ٹایِم تۄہہِ چھُو أکِس دۄن دۄہَن گٲڑۍ تھاوٕنۍ تیٚلہِ سٔروِس سینٹرٛس پٮ۪ٹھٕے أسۍ چھِ کڑان تِم سیٖٹہٕ ویٖٹہٕ نٮ۪بَر تلہٕ لگاوان سورٕے فرٕش اَصٕل پٲٹھۍ تہٕ کِہیٖنۍ چھُنہٕ پرواہ آ اَتھ لگہِ تھوڑا اتھ لگَن وُہ وُہ زٕتووُہ ساس رۄپیہِ لگن اَتھ زیادٕ لگٮ۪س نہٕ کینٛہہ تہٕ مگر یوٗتاہ لگٮ۪سَن ہہ اہَن حظ تُہۍ وٕچھِو پانَے سیٖٹہٕ کَوَر تہِ چھُ لاگناوُن بیٚیہِ چھُو تُہۍ تَلہٕ ونان اتھ چھِ فٕلور میٹِنٛگ تہِ کَرٕنۍ پتہٕ چھُس پٮ۪ٹھٕ لاگناوٕنۍ ہُم میٹ تہِ یِم چھِ ضٔروٗری وُہ زٕتووُہ ساسَن یے چھ یہِ چھُنہٕ نہ نہ نہ نہ نہ نہٕ حظ نہ نہ میڈَم دَہَن ساسَن منٛز ہیٚکہِ نہٕ گٔژھِتھ دَہَن ساسَن منٛز یِننہٕ اَتھ کَوَر تُہۍ کیٛاہ ونان

کینٛہہ چھُنہٕ پرواین وٕچھو کیٛاہ روزِ اَسہِ تہِ یی حِساب تہٕ کِہیٖنۍ چھُنہٕ پرواے أسۍ کرو اَتھ آ ادٕ کینٛہہ نہٕ حظ چھُنہٕ پرواے ولہٕ حظ بہٕ حظ دِمو تۄہہِ مُفتٕے سورٕے آچھا